ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ یہِ بوٗٹ کٕنان مےٚ حظ اوس بوٗٹ اَکھ ضوٚرَتھ مگر مےٚ ؤنِو تُہۍ پرٛایِس کیٛاہ چھِ پنٛدہن شَتَن ہٕنٛدِس منٛز دِیِو حظ تُہۍ مےٚ ڈِسکاوُنٛٹ چلو جناب شُکریہ